اگر بہٕ تۄہہِ وَنو کہِ کِتھ پٲٹھۍ ہیٚکہٕ بہٕ باقیَن سۭتۍ یِم بایکٲرٕس چھِ تمن کِتھ پٲٹھۍ ہیٚکہٕ بہٕ اِنوالو گٔژھِتھ گۄڈنیٚتھے اگر بہٕ توہہِ وَنہٕ کہِ کُنہِ جایہِ چھ آسان لوکلَس مَنٛز چھ کینٛہہ آسان کُنہِ ساتَن کٕلب آسان بایکَرو بَنٲے مٕتۍ تَتیٚتھ ہیٚکہٕ بہٕ تِمن سۭتۍ جُڑِتھ تہٕ پَتہٕ ہیٚکو أسۍ یِکوٹے یِم اِویٚنٹ آسو أسۍ تِم آسو أسۍ کَران کُنہِ جایہِ آسو أسۍ ہیٚکان گٔژھِتھ ٹوٗرَس پیٚٹھ آسو أسۍ گَژھان یا کُنہِ ساتہٕ چھ آسان ٹرایل آسان یا کُنہِ ساتہٕ چھ کینٛہہ آسان آف روڑ کَرُن تمہ ِساتہٕ ہیٚکو أسۍ گٔژھِتھ یا بیٚیہِ وَنو تۄہہِ بہٕ کُنہِ ساتہٕ چھِ بایکٲرزَن ہٕنٛز ریلی نیران تِم اِویٚنٹ گَژھَن ہیٚکہٕ بہٕ کیاہ چھِ اتھ وَنان پانَس مَنٛز أنِتھ تہٕ پَتہٕ ہیٚکہ بہٕ تِمَن سۭتۍ جویِن گٔژھِتھ پَتہٕ ہیٚکو أسۍ کیاہ ڈِسٹَنس کٔرِتھ پٔکِتھ کُنہِ جایہِ اگر کُنہِ جایہِ اِویٚنٹ آسہِ تمہ ساتہٕ آسو أسۍ سٲلِم اِکوٹے گَژھان بیٚیہِ اگر وٕچھو واریاہ چھِ آز بایکَر یِم گَژھان چھِ گرُپَس مَنٛز گرُپ رایڈ چھِ تِم کَران گوٚو تِتہِ ہیٚکہٕ بہٕ کٔرِتھ کہِ کُنہِ ساتہٕ گرُپَس مَنٛز اگر آسہِ یِم موٹر سایکَل شاپ چھِ آسان یا باقی برینٛڈ وینٛڈ چھِ آسان تِم چھِ بَناوان ریٖسیٚنٹلی اگر بہٕ تۄہہِ وَنو کَشمیٖرَس مَنز کہِ کَشمیٖرَس کوٚر بی آے ایٚس یُس چھ تمو کوٚر اکھ پروجَکٹ سٹارٹ تمو کٔر راج باغ پیٚٹھ کٔر تمو ریلی سٹارٹ تہٕ سۄ ٲسۍ لَداخ تانۍ لَداخٕے یٲژ ٲس نہٕ کینٛہہ سۄ ٲسۍ بَرابر مَنالی تانۍ تِمَن اوس ہِماچَل تہِ گٔے تِم پَتہٕ گوٚو تِمَن اوس سٲلِم باقی اوس تِمَن سٲلِم اصۭل حِساب تِمَن اوس سٲلِم پونٛسہٕ تورکُے تِمن مِلہِ تمہِ سۭتۍ آرام کہ تمو ہیٚوکھ پَنُن یُس رایڈ چھِ سُہ تہِ کٔرِکھ کَمپلیٖٹ پَنُن شوق تہِ کوٚرُکھ کمپلیٖٹ تہٕ بیٚیہِ پیوکھ نہٕ پونٛسہٕ تہِ بَرُن کِہیٖنۍ امہِ پَتہٕ اگر أسۍ وٕچھو کیاہ فٲیدٕ چھ وٕنکیٚنَس أکِس اِنسانَس پَزِیا سولو رایڈِنٛگ کَرٕنۍ اگر پَزیٚس کَرٕنۍ تہٕ کیاز پَزیٚس کَرٕنۍ اگر بہٕ تۄہہِ وَنو کہ أڑ یِم بایکَر چھِ آسان تِم چھِ یَژھان کہ أسۍ کرو اکیلے الگے کرو أسۍ کیاہ چھِ اتھ وَنان رایڈ کُنی زٔنۍ سولو وَس مَنٛز مگر اگر بہٕ تۄہہِ ونو أڑۍ چھِ آسان تِم تہِ یِم دَپان گرُپَس مَنٛز چھ اَسہِ مَزٕ لَگان وۄنۍ اگر بہٕ تۄہہِ اگر کانٛہہ نَفَر الگ کَرٕ سولو گَژھِ تٔمِس کیاہ میلہِ سُہ ہیٚکہِ پَننہِ حِساب سان پٔکِتھ سۄ یِژی ییٚژھِ سپیٖڈ تھاوٕنۍ تِژِی ہیٚکہِ تھٲیِتھ سُہ ؤنتَن بہٕ پھیرٕ اَڑ وَتے واپَس سُہ ہیٚکہِ تٔتھے واپَس پھِرِتھ سُہ ییٖ ییٚژھِ یَتی رُکہِ تَتیٚتھ رُکہِ یَتی مان ژٕ فوٹو ہیٚکہِ تُلُن یا کینٛہہ ہیٚکہِ کَرن تَتی ہیٚکہِ کٔرِتھ مگر اگر أسۍ گرُپ گرُپٕچ کتھ کرو تتھ مَنٛز کیاہ چھُ گَژھان تتھ مَنٛز چھِ اسہِ واریاہ چیٖز پیٚوان مَدِ نَظر تھاوٕنۍ تتھ مَنٛز گَژھَکھ نہٕ ژٕ تھَکُن کِہیٖنۍ بیٚیہِ اکھ چیٖز یِم یُس ژےٚ باقی گرُپ ٲسی ییٖژاہ سُہ سپٖیڈ تھایہِ تۭژاہ چھِ مےٚ تہِ تھاون سپیٖڈ یا کُنہ جایہِ گۄڈنیٚتھ تہ چھِ آسان پویِنٹ گوٚمُت لوکیٹ کہ کَتن چھ کتن چھ رُکُن تمہ برونٛہہ ہیٚکَکھ نہٕ ژٕ رُکِتھ کِہیٖنۍ یا اگر ژےٚ کُنہِ ساتَن پَنُن من چھُے کَران کہ بہٕ کھیٚم ہا یَتٕتۍ یا بہٕ رُکہا یَتِتۍ ژٕ ہیٚکَکھ نہٕ رُکِتھ کِہیٖنۍ تکیازِ اگر ژٕ رُکَکھ تہٕ ہُم گَژھنے ژےٚ پتھ چٲنۍ یُس گرُپ گَژھِ سُہ گَژھِ کَنوٲٹ کتھ مَنٛز سولو وَس مَنٛز گوٚو یِمے چیٖز تہٕ بہٕ چھُس کَران کوشِش بہٕ چھُس پریٚفر کَران سولو رایڈِنٛگ